ہیٚلو سلامُ علیکُم وعلیکُم سلام آ شُکُر حظ خۄدایَس تُہۍ چھِو حظ ٹھیٖک اَہَن حظ آ شُکُر حظ خۄدایَس کُن آ جِناب اَسہِ کَرے راتھ ٹینگ پوٗر باے پاسس پٮ۪ٹھ گٔے راتھ اِنسِڈنٛٹ اَکھ آ آ جِناب جِناب اَسہِ کَرے راتھ نَو ہاٹہ تہِ آ اَہن حظ آ بیٚیہِ کٔر اَسہِ راتھ جہانگیٖر چوکَس منٛز اَکھ ژوٗر اَکھ ٲسۍ گٔمٕژ تَتہِ تھٮ۪پٹ اکھ تَمہِ ژوٗرِ ہُنٛد تہِ کَرے اسہِ اَہن حظ آ اہن حظ آ تَتھ حظ لوٚگ اوٚڈ اوٚڈ گَنٹہٕ لوٚگ تِمَن لگ بگ اَہن حظ اَہن حظ ؤنو کیٛاہ اہن حظ ٹھیٖک اہن حظ ٹھیٖک حظ چھِ سَر اہن حظ ہے اَہَن حظ اَس حظ چھِ اسہِ چھِ واریاہ نفری حظ چھِ اَسہِ پانَس سۭتۍ آسان اَسہِ چھِ پٮ۪نَل اکھ بُلٲو

آ آ اہَن یہِ حظ یہِ حظ کَرَو أسۍ پانٕے تُہۍ دِیُو اَسہِ اٮ۪ڈرَس وٮ۪ڈرَس دِیُو تُہۍ اَسہِ

آ یہِ کَتھ ما یہِ کَتھ مَاہلِس منٛز چھُ گژھان اَتہِ اچھا اچھا گریٖن لینڈ ٹھیٖک اَدٕ ٹھیٖک حظ چھُ

چلو ٹھیٖک حظ چھُ اہن حظ اۭں یہِ چھُ ٹھیٖک یہِ پٕلان اِنشاءاللہ اَہن حظ آ ٹھیٖک حظ چھُ بیٚیہِ چھو حظ تُہۍ ٹھیٖک آ سُہ سُہ آ آ سُہ چھِ کٲم کَران سُہ چھِ پَنٕنۍ کٲم حظ کَران واریاہ اَصٕل کٲم کران آمیُک چھُنہٕ مےٚ پوٗرِٕ ڈِٹیل کینٛہہ تہٕ اَلبتہ آس۪ن کٔرمٕژ چلو ٹھیٖک ٹھیٖک حظ چھُ اہن حظ ٹھیٖک حظ چھُ تُہۍ تُہۍ ما ہٮ۪یُو تُہۍ ما حظ ہٮ۪یُو پرواے کٕہٕنۍ أسۍ وٲتۍ اِنشاءللہ آ شُکُر حظ خۄدایَس کُن آ چلو ٹھیٖک حظ چھُ وعلیکُم سلام